اللہ تعالیٰ ہن بَنوو اِنسان اشرف المخلوقات یہِ زمیٖن آب ہوا جانور جنگل سورُے کیٚنٛہہ یِہندِ فٲیدٕ تہٕ آرام باپَتھ اِنسانس دِتُن سوٚنٛچنُک تہٕ سَمجنُک طاقت یہِ زمیٖن دِژٕنس یُتھ سُہ لَسہِ بَسہِ بیٚیہِ وۄپداوِ مُختٔلِف پھل فصٕل تہٕ سَبزی یہِ اَتھ پٮ۪ٹھ تہٕ یِمن سارنے نعمژَن ہُنٛد تُلہِ فٲیدٕ تہٕ بَنہِ رۄبہٕ سُنٛد شُکُر گُزار بےٚ شکھ کوٚر أمۍ اِنسانن قۄدرتکٮ۪ن شاہ کارن ہُنٛد پردٕ فاش زوٗنہِ تہٕ تارکن پٮ۪ٹھ تہِ کھوٚت نٔوۍ نٔوۍ چیٖز کٔرِنۍ ایجاد مُہلِکۍ بیمارٮ۪ن کوٚڈُن علاج تہٕ ۂتِھیار تہِ بَنٲوِنۍ یِموٕے سۭتۍ سورُے دُنیا کیاہ بلکہِ زوٗن تہٕ آفتاب تام ہیٚکن نیست تہٕ نابوٗد سَپدِتھ تہٕ یِمے ظٲلِم اَتھٕ چھِ پَنُن ماحول تہِ یہِ زمیٖن آلودٕ کرنس پرٮ۪تھ ساتہٕ تیار آسان تہِ زن گوٚو سون آب یُس بیمارن ٹھیٖک تہٕ نِندرٕ ہَتٮ۪ن وٕزناوان اوس چھُ وۄنۍ تیوٗت آلودٕ گوٚمُت یہِ چھُ اَرٮ۪ن دَرٮ۪ن بیمار کران تِکیازِ اَسہِ ییٚتہِ کُنہِ کانٛہہ گنٛدگی مٔکریر یا بدرو پالیٖتھیٖن اَتھِ چھُ یِوان أسۍ چھِ اَتھ آبس منٛز دٲرِتھ دِوان تہٕ سورُے آب تیوٗت آلودٕ بَناوان زِ اَمہِ سۭتۍ چھُ سٲنِس ماحولَس تہٕ صحتَس سَکھ زکھ واتان یِتھے کَنۍ کوٚر اَسہِ پَنٕنیو اَتھو پَنُن ہوا تہِ تیوٗت آلودٕ زِ شاہ کھالُن بَنیو مُشکِل تہٕ اَگر یِتھے کَنۍ آلودٕگی ہُنٛد سامان ہُران روٗدۍ سُہ وقت چھُ نہٕ تیٚلہِ دوٗر ییٚلہِ االلہ تلہ سٔنٛز اَتھ زمیٖنہِ پٮ۪ٹھ زِندٕ روزُن نہ صرف مُشکِل گژھِ بلکہِ نامُمکِن تہِ بَنہِ تہٕ تَوے چھُ عبدالاحد آزاد وَنان ژٕ اوسُکھ گاٹہٕ جارُک نوٗر ژےٚ لوگُتھ نار اِنسانو کٔرٕتھ اِنسٲنیَت بدنام ہا بے آرٕ اِنسانو ییٚتٮ۪ن کَرو أسۍ پالیٖتھیٖن مُتٔعلِق کَتھ ییٚمِیُک ورتاو دۄہ کھۄتہٕ دۄہ درُست عالمہٕ باپَتھ پَریشٲنی پٲدٕ کران چھُ تِکیازِ نہ چھُ یہِ زمیٖنَس منٛز ہۄژان تہٕ نہ گَلان نہ میژِ سۭتۍ شرۄپان تہٕ نہ چھُ دَزان أسۍ چھِ باززرٕ چیٖز مٔلۍ ہیوان بامے سُہ سَبزی یا سَلاد ٲسِنۍ یا میوٕ ہوزری یا نٲلۍ پَلو ٲسِنۍ یِم سٲری چیٖز چھِ أسۍ یِمنے مُختٔلِف قٔسمہٕ کٮ۪ن پالیٖتھیٖن بیگن یا لِفافن منٛزٕے گرٕ اَنان گرٕ وٲتِتھ چھِ أسۍ یِم پالیٖتھیٖن ٹھیلہٕ یا لِفافہٕ نیبر دٲرِتھ دِوان گرو منٛز نیرن وول سورُے ژھۄٹھ ہُریومُت کھٮ۪ن چٮ۪ن پَلو زَچہِ ششتٔر کھنجہِ پٔلاسٹِک چیٖز تہٕ چھِ أسۍ نیبر دٲرِتھ دِوان یِم سٲری چیٖز چھِ سِوایے پٔلاسٹِک گلِتھ تہٕ ۂژِتھ میژِ منٛز شرۄپان شِشتٔر کھنجٮ۪ن چھےٚ خے لگان اَما پوز پالتھیٖنن ٹھیلہٕ یِمن عام پٲٹھۍ مو مجامہٕ یا پٔلاسٹِکۍ وَنان چھِ چھُنہٕ گَلان یا ہۄژان نہ چھُ سَہل سَہل دَزان اَگر دَزن تہِ تیٚلہِ چھُ تیُتھ دُہ پٲدٕ کران یُس أنٛدۍ پٔکِس منٛز روزان واجنٮ۪ن زُو زٲژَن ۂنٛدِ باپَتھ سٮ۪ٹھاہ مضِر تہٕ دَدار واتناوان چھُ تِکیازِ یُس پالیٖتھیٖن یا مومجامہٕ أسۍ مُختٔلِف کھٮ۪ن چٮ۪ن کٮ۪ن جاین ہِنٛدِ باپتھ اِستعمال کران چھِ تِم چھِ لیڈ بیسِڈ کیرنِیم ناوٕ کیٖمیا سۭتۍ بَنیٚمٕتۍ آسان یُس سٲنِس صحتَس زَبرداست دَدار واتہِ واتناوان چھُ تہٕ اَسہِ مُختٔلِف بیمارٮ۪ن منٛز آوٕران چھُ یِتھٕے کَنۍ چھِ یِم مومجام ٹھیلہٕ کۄلَن تہٕ دریاون منٛز دٲرِتھ دِنہٕ سۭتۍ آبس ٹھوٚر یِوان آب چھُ بُک کران تہٕ یُپ یِنٕچ صوٗرت حال چھِ پادٕ گَس سَپدان یِتھ کَنۍ دَپان بنگلہ دیشس چھُ ژَکہِ سہلاب زد علاقہٕ ماننہٕ یِوان مَگر تَتہِ چھُ پالیٖتھیٖن لِفافو ڈرینیج نِظام تیوٗت آورومُت زِ ییٚلہِ تہِ یپ یِوان چھُ مومجامَن ہُنٛد تھوٚپ چھُ اَتھ بیٚیہِ ہَن تَباہ کُن بَناوان تہٕ سُہ وُکھ سُہ وق چھُ نہٕ دوٗر زِ اَگر نہ أسۍ پَنٕنِٮس رِیاستس منٛز پالیٖتھیٖن بنٛد کَرنٕکۍ تَدبیٖر کَرو تیٚلہِ بَنن یِمنٕے پالیٖتھیٖن ییٚتہِ چہِ تَبٲہی تَباہ کٲری ہُنٛد بٲعث اَمہِ علاوٕ چھُ یِہوے پالیٖتھیٖن سانٮ۪ن پٲداوزار دِنہٕ والٮ۪ن کھہن بےبوٗت تہٕ بنجر تہِ بَناوان تہٕ زمیٖن منٛز چھُ اَکہِ قٔسمُک کینسر ہُیوٗ پھہلان تہٕ سُہ زمیٖن ژۄکلُے چھُ تَباہ گژھان ییٚتٮ۪ن أسۍ یہِ مومجامہٕ دُبراوان چھِ یِم پالیٖتھیٖن لِفافہٕ چھِ چارواین ۂندِ باپَتھ تہِ موتُک سامان بَنان مومجامہٕ کھٮ۪تھ چھُ تَمن أندرَمن تہٕ شِکمس منٛز یہِ نَہ شرۄپنہٕ کِنۍ اِنفیکشن پٲدٕ گژھان ییٚمہِ سۭتۍ تِم مٔرِتھ تہِ ہٮ۪کان چھِ اَسہِ پَزِ یوٗت پِلہِ تیوٗت پالیٖتھیٖن کِس اِستعمالَس روٚٹ کَرُن مَگر یہِ مُہم کِتھ کَنۍ کَرو شُروغ ہالانٛکہِ جموں و کَشمیٖر سرکارن چھُ بیوڈیگریڈیبل ایکٹ زٕساس سَتھ ایٖسویس تحت کاہہ میی زٕ ساس نو اِیٖسویس منٛز پالیٖتھیٖن لِفافہٕ تہٕ ٹھیلن پٮ۪ٹھ تھاکھ لاگنُک اکھ قٲنوٗن تہِ پاس کوٚرمُت کیٚنٛہہ سُکاڈ تہِ چھِکھ بازرَس منٛز یہِ کاپے رَٹنہٕ باپَتھ ترایمٕتۍ تہٕ مَگر تہِ کٔرِتھ تہِ چھُ اَمیُک اِستعمال دۄہ کھۄتہٕ دۄہ ہُرٲنی خانٛدرن کُندرن منٛز چھِ گۄڈٕ بتہٕ ترامین پٮ۪ٹھٕ ناٹہن تُلنہٕ باپَتھ مومجامہٕ ٹھیلہٕ ژھانٛڈان چپنہِ بوٗٹھ سَمبٲلِتھ تھاونہٕ مۄکھٕ گۄڈٕ مومجامَس تھپھ ژھٕنان